وَعلیکُم السَلام اَلسَلام علیکُم آ شُکر خۄدایس کُن تُہۍ چھُو حظ ٹھیٖک یہِ چلو ٹھیٖک چھُ تۄہہِ ؤنۍ تو حظ یہِ لٔکٕر آسوٕ تۄہہِ یہِ حَمامس خٲطرٕ حظ ٲسۍ مےٚ لٔکٕر ؤکٕر ہیٚنۍ اۭں بہٕ چھُس طارق احمد

سۄ حظ دَراے اصٕل ٹھیٖک یہِ لٔکٕر چھِنہٕ حظ یہِ زیُن حظ یُس حَمامس خٲطرٕ چھُ لَگان بیٚیہِ دانس وانس سُہ کٔے حظ گَژھان کۄنٛٹل اہن حظ

نَہ حظ نَہ یہِ چھِنہٕ اَتھ چھِ آسان یہٲے تقریٖبًا ساڈ ترٛےٚ فُٹہٕ یِہٲے ساڈ کَمٕے حظ ڈاے فُٹ تام تھَاوُن یہِ سَہ تہِ چَلہِ اۭں أدٕر پَہن چَلہِ ہے پتہٕ چھِنَہ حظ پتہٕ چھِنَہ حظ یہِ ہۄکھان چھِنَہ حظ پتہٕ یہِ

اۭں مان ژٕ دۄنٕوَے قٕسم چھِ مےٚ اَتھ تھاوٕنۍ

تھٲیُو حظ اۭں زٕ ژور کۄنٛٹل پرٛابلِم چھَنہٕ کِہیٖنی گَژھان اۭں اہن حظ اۭں تھَیُو

یہِ چھِ حظ کِکروٗ کِکروٗ کِکُر کِکُر

بیٚیہِ چھِ دانَس منٛز تہٕ تَتھ ٹایم نیران اصٕل وِرِ زیُن تہِ اوڈ زٕ کۄنٛٹل ہُم تہٕ زٕ کۄنٛٹل یِم اہن حظ آ نِبہِ

اَدٕ حظ کیٚنٛہہ نَہ حظ چھُنہٕ پَرواے بہٕ حظ تراوہو تۄہہِ سَے تہٕ بیٚہو خۄدایس حَوالہٕ اۭں بہٕ حظ کَرہو فوٗن بیٚیہِ